وعلیکُم اَسلام اَہَن حظ آ شُکر شُکر رۄبَس کُن شُکُر تَس ذاتہِ کٔریٖمَس کُن یٔمۍ پٲد کٔرِۍ اَہَن حظ آ ٹھیٖک اَصٕل پٲٹھی تُہۍ ٲسوٕ سٲلِم ٹھیٖکٕے کٔرِو حُکماہ کٔمہِ باپتھ کٔرہوس بہٕ یاد

اَہَن حظ آ

اَچھا اَچھا ٹھیٖک آ بنَن حظ آ تۄہہِ کَتھ رینجس تانۍ چھُو ضروٗرت تۄہہِ کَتھ رینجَس تانۍ چھُو ضروٗرت یہِ ہا یہِ چھِ یِوان اَز پرٛٮ۪تھ کُنہِ جایہِ واٹٕس اَیپَس تۄہہِ کَتھ رینجَس تانۍ چھُو ضروٗرت اَچھا ٹھیٖک حظ کِلوٗ پیٚیہِ ترٛےٚ ہَتھ وُہ رۄپیہِ اَچھا ٹھیٖک وَلہٕ ؤلِوٗ ییٚلہِ تۄہہِ نِیُن آسٮ۪و پَتہٕ چھُ سہل تَمہِ وِزِ کَرو نرم گرم آ یِم حظ چھِ أنِتھ تۄہہِ تۄہہِ کُس ہیٛوٗ قٕسٕم چھُ ضروٗرت ہٮ۪نٛگَل دار کَٹھ ہا ہٮ۪نٛگو روٚستُے ہا جرسی کٹھ ہا کٲشُر کٹھ ہا اَدٕ اَصٕل دِمہو اَچھا ٹھیٖک بَنَن حظ یوٗتاہ تۄہہِ خۄش کٔرِو یی تَو پَگہٕے پَگہٕے یی تَو پَگہٕے بَنَن کَٹھ

اَچھا اَچھا ٹھیٖک حظ کیٚنٛہہ چھُنہٕ پَرواے ییٚمہِ ساتہٕ تۄہہِ فُرصت یِیَو تٔمی ساتہٕ یی زیٚو

ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک حظ ٹھیٖک حظ ریٹ آسہِ اِنشاءللہ ریٖزِنیبُل پرواے چھُنہٕ کیٚنٛہہ تۄہہِ دِمہو ییٚتہِ وُچھ نَرمٕے ریٹ کیٚنٛہہ چھُ پرٛواے أسۍ چھِ تاران مال ڈَارَیکٹ نیٚبرٕ پٮ۪ٹھٕے تۄہہِ دِمہو ریٹ اَصٕل

بیٚیہِ اوس حظ حُکماہ کیٚنٛہہ اَدٕ کیٛاہ اَدٕ کیٛاہ ٹھیٖک چھُ ییٚمہِ ساتہٕ تُہی یِیِو تَمہِ ساتہٕ کٔرۍزیٚو تُہۍ فون تہٕ بہٕ تھاوٕ حٲضر اَدٕ کیٛاہ اَدٕ کیٛاہ